یُس اِنڈیاہُک ٹرانسپوٹیشنُک نِظام چھُ سُہ چھُ واریاہ زیادٕ بَدتر تِکیٛازِ اَتھ چھُنہٕ آز تہِ کانٛہہ کٕیٖہنۍ تہِ روٗل ییٚمہِ سۭتۍ أسۍ اَکھ جان بَچہٕ بَچٲوِتھ ہیٚکو یِتھ کٔنۍ سٲری زانان چھِ کہِ آزکَل چھِ اَسہِ واریاہ زیادٕ ایٚکسِڈؠنٛٹٕس گَژھان دۄہ دِ چھِ سانؠن زِندگی یَن منٛز تَمیُک ساروی کھۄتہٕ بوٚڑ ریٖزَن چھُ یہے کہِ یُس اِنڈیاہُک ٹرانسپوٹیشَن سِسٹَم چھُ سُہ چھُنہٕ اَصٕل پٲٹھۍ کٲم کَران کِہیٖنۍ یا یُس تہِ اِنسان کانٛہہ چھُ سِگنَلَن پؠٹھ یُس اَسہِ اَکھ اِنسان تھومُت چھُ آسان ییٚمِس أسۍ ٹریفِک پُلیٖس وول وَنان چھُ سُہ چھُ کُنہِ وقتہٕ لاپَروٲیی زانان یا چھُ گٲڑۍ چَلاوَن وول اِنسان واریاہ زیادٕ لاپَروٲہہِ زانان پنٕنہِ جانٕچ یا پَنٕنہِ گرِکۍ جان جان چھِ کیٛازِکہِ آز کَل چھِ زیادٕ اکھ ٹرینٛڈ چَلیومُت کہِ لَکٹؠن لَکٹؠن نوجوانن چھِ آز سکوٗٹی دِوان گَرِکۍ بایکہٕ دِوان گَرٕکۍ تِم چھِ تِم تِتھ کٔنۍ چَلاوان زَن چھِ تِمَن آسان سُہ ہوٲیی جہاز یہِ پَزِ نہٕ أکِس مٲلِس ماجہِ کَرُن کِہیٖنۍ نہ پَزِ ایڈمِنِسٹریشنَس یِم یِتھؠن بَچن ساتھ دیُن کہِ نہ تُہۍ چَلٲیِو گاڑِ تُہۍ چلٲیِو بایکہٕ تِکیازِ یہِ چھُ سٲنِس سَماجَس پؠٹھ واریاہ زیادٕ بُرٕ اَثر پیوان تہٕ اکھ ٹایم واتہِ سُہ کہِ اَسہِ آسہِ نہٕ اَسہِ آسہِ نہٕ پَگہہ خٲطرٕ اکھ فیوٗچَر جَنریشَن آسہِ نہٕ اَسہِ کیازکہِ اَز چھِ دۄہ دِش ییٖتیٛاہ زیادٕ ایٚکسِڈؠنٛٹٕس گژھان ایکسِڈؠنٛٹہٕ یوت نہٕ کینٛہہ تُہۍ وٕچھو یِم یِم بَچہِ ٹرٛک چھےٚ یِم لوڈ چھِ کیری کَران تُہۍ ہیٚکِو وٕچھِتھ کہِ

پارلِمنٛٹ وٲلۍ چھِ سٲری چھِ پُلیٖس چھِ آرمی چھِ تِم تہِ چھِنہٕ سِگنَل فالو کَران کِہیٖنۍ تِم تہِ چھِنہٕ روٗلٕس وٕچھان کِہیٖنۍ ٹریفِک روٗلٕز کیاہ چھِ تِم چھِ صرف اَکوے چیٖز وٕچھان کہِ اَسہِ گَژھِ نہٕ ژیر گژھُن کِہیٖنۍ برداش چھُنہٕ کٲنٛسے تہِ اِنسانَس منٛز مگر یۄس اِنڈیاہُک مینیجمؠنٛٹ چھُ تِمَن پَزِ یہِ بَدلاو اَنُن تِمَن پَزَن فاینٕس تھاوٕنۍ واریاہ زیادٕ تِکیازِ اِنسانَس یہِ سَمٕجھ کہِ اِنسانَن جان کوٗتاہ زیادٕ ضٔروٗری چھُ تٔمۍ سٕنٛدؠن گَرِکؠن خٲطرٕ یَتھ سَماجَس خٲطرٕ یَتھ بَدلاوَس خٲطرٕ تٔمِس گژھن یِم چیٖز سَمٕجھ یِنۍ بیٚیہِ گژھن تِم ٹریفِک روٗلٕز اَصٕل پٲٹھۍ فالو کَرٕنۍ بیٚیہِ یِم اَسہِ ٹریفِک پٔرسَنٔز چھِ آسان ٹریفِک پُلیٖس وول سُہ تہِ پَزِ نہٕ تٔمِس تہِ پَزِ نہٕ آف ڈیوٗٹی روزُن کِہیٖنۍ تٔمِس تہِ پَزِ ٹایمَس پؠٹھ تَتؠن روزُن بیٚیہِ فُل کِیر تھاوٕنۍ کہِ گٲڑۍ چھےٚ پَکان أمِس چھےٚ سِگنَل یہِ چھےٚ اَتھ سِگنَلَس فالو کَران کِنہٕ نہ